ہیلو یۄس کٲشِر زَبان چھِ اَمیُک چھُ اکھ اَہم رول کٔشیٖر ہِندۍ یَتھ ایجوٗکیشنَس منٛز یُس ییٚتِچ تعلِمی سِسٹم چھُ اَتھ منٛز چھُ کٲشری زَبٲنۍ ہُند واریاہ اکھ اَہم رول اَگر أسۍ گۄڈٕنیتھٕے وٕچھو تِم لُکھ یِمن نہٕ زیادٕ اٮ۪کسس چھِ کِہینۍ یِمن اِنٹرنیٹٕچ وِنٹرنیٹٕچ یِمن نہٕ زیادٕ اردو چھُ تران سَمجھ کِہینۍ یا اِنگلِش چھُ تران زایادٕ سَمجھ کِہینۍ تِمن چھُ ٹیٖچر کران کٲم سُہ چھُ تِمن کوٗشِش کران کٲشِر پٲٹھی سَمجھونٕچ یا یِم لۄکٔٹ شُرۍ چھِ آسان گامَن ہٕندۍ خاص کر تِمن تہِ چھُ کوٗشِش کران ٹیٖچر کٲشِر پٲٹھی وَنُک تِکیازِ تِمن چھُ کنسیپٹ کانہہ تہِ اَصٕل پٲٹھۍ سَمجھ تران کٲشِر پٲٹھۍ یۄس پَنٕنۍ زَبان چھِ آسان یۄس بیسِک ایجوٗکیشَن چھُ آسان سۄ گژھِ کوٗشِش کرُن اِنسان سۄ گژھِ یِنۍ پَنٕنہِ مادری زَبانۍ منٛز وَننہٕ کیازِ کہِ یۄس یہِ ماجہِ زَبان چھِ آسان اَتھ منٛز چھُ اَصٕل پٲٹھۍ تران اِنسانَس سَمجھ کانہہ اَگر یُس مطلب بیسِک ایجوٗکیشن چھُ آسان یَتھ منٛز بیسِک میتھامیٹِکس آسہِ یا بیسِک اردو آسہِ یا بیسِک یہِ ریٖڈنگ کَرٕنۍ آسہِ تہٕ یوتامَتھ تہٕ سُہ اِنسان کٲشِر پٲٹھۍ ہٮ۪کہِ سَمجھٲوِتھ شُرِس تہٕ تٔمِس کَتہِ تری بِچٲرِس سَمجھ اُردو پٲٹھۍ یا اِنگلِش پٲٹھۍ اَمہِ موٗجوٗب یۄس کٲشِر زَبان چھِ تہٕ اَمہِ سۭتۍ چھُ اکھ یِوان سونچ سَمجھ یِوان بَچس منٛز تہٕ پرٮ۪تھ کانہہ اُستاد چھُ کوٗشِش کران کہِ شُرِس کَرو گۄڈٕنیتھ گۄڈٕنیتھ کوٗشِش کٲشِر پٲٹھِ کَنسیپٹ سَمجھونٕکۍ تہٕ دٔیِم کَتھ چھِ یہِ یِژھ کٲشرِس منٛز یُس یہِ کٲشُر پَنُن لِٹریچر چھُ ییٚتہِ کٔشیٖر ہُند اَگر أسۍ وٕچھو شیخو العالمُن کَلام چھُ سُہ چھُ کٲشرِ پٲٹھۍ اَگر أسۍ لال دید ہِندۍ واکھ وٕچھو تِم چھِ کٲشِر پٲٹھۍ اَگر أسۍ ہبہٕ خٲتوٗن ہِندۍ بٲتھ وٕچھو تِم چھِ کٲشِر پٲٹھۍ یا واریاہ کٲشِر شٲعر چھِ تِہنز شاعرِ چھِ کٲشِر پٲٹھی تہٕ سُہ چھُ واتان شُرین تام اَگر سُہ کٲشِر پٲٹھۍ چھُ سُہ چھُ شُرین تام تہِ واتان یایِم تعلیٖم حٲصِل چھُ کران سٲری شُرۍ یا رِسٲرٕچ چھِ کران یا لۄکٔٹ شُرۍ چھِ تِمن تام چھِ سۄ کٲشِر زَبان واتان یا ییٚتہِ تِمو ووٚنمُت چھُ پَنٕنہِ یِم بٔڑۍ بٔڑۍ شٲعر چھِ ٲسۍ مٕتۍ بٔڑۍ بٔڑۍ عدیٖب چھِ ٲسۍ مٕتۍ تہٕ تِہنُد سُہ لِٹریچر تِہُند سُہ فَلسفہٕ چھُ واتان پرٮ۪تھ کٲنسہِ تامَتھ تہٕ سُہ اَگر کٲشِر کٲشِر پٲٹھۍ یہِ یہِ ییٚتہِ کِس ایجوٗکیشن سِسٹمَس منٛز درٕج کرنہٕ تہٕ تَمہِ سۭتۍ چھُ واریاہ فٲیدٕ یِوان ییٚتہِ کٮ۪ن تعلبہٕ علمَن تہٕ کٲشِر زَبان چھِ اکھ واریاہ اَصٕل میٖٹھ زَبان تہٕ اَسہِ پَزِ کوٗشش کرٕنۍ یُس تہٕ نٔو جینریشن یہِ تِمن پَزِ کوٗشش کرٕنۍ زیادٕ سے زیادٕ کٲشِر ہٮ۪چھناونٕچ تہٕ خاص کر ایجوٗکیشن ڈِپارٹِمینٹَس منٛز اَگر یہِ کٲشُر اَصٕل پٲٹھۍ کَمپَلسٔری یہِ بَناونہٕ بَچن خٲطرٕ چھُ یہِ مَگر اَگر یہِ ہایر ایجوٗکیشَس منٛز یہِ دَرٕج کرنہٕ کٲشُر تہٕ اَتھ تہٕ یہِ اَصٕل اَہمِیت دِنہٕ یہِ تہِ پَکہِ واریاہ برونٹھ تہٕ اَمہِ سۭتۍ یہِ کٔشیٖر ہِندِس لِٹریچرَس کٔشیٖر ہِندِس کَلچُرَس کٔشیٖر ہِندِس تہزیٖبَس تہٕ ییٚتُک یُس یہِ ٹریڈِشن یُس یہِ ریواج چھُ روٗدمُت اَمیُک یہِ اَتھ یہِ واریاہ زیادٕ نہ تہٕ مۄکلی یہِ کٲشِر سَنتھ یہِ گژھِ خَتم نہ تہٕ شُکرِیا